دَفَن کَفَن دَفَن کَرنُک طریٖقہٕ چھُ تِتھٕے کنہِ یِتھ کٔنۍ زَن اکھ مُسلمان مَزہَبَس منٛز اَسہِ وَنٕنہٕ یِوان چھُ اس لیے أمِس چھُ موردَس گۄڈٕ سران دیُن پَتہٕ چھُ کَفَن لَگاوُن تہٕ توپٲرۍ چھُ آسان چھُ دَفَن کَرُن تَمہِ پَتہٕ چھِ یِوان تٔمِس جِنازٕ خٲنی کرنہٕ تہٕ یِہوے چھُ اکھ طریٖقہٕ کَفَن دَفَن کَرُن